ہیٚلو اَسلام علیکُم اَہَن حظ تُہۍ چھِو حظ ٹھیٖک اَہَن حظ اَصٕل پٲٹھۍ سُہ تہِ چھُ ٹھیٖک شُکُر خدایَس کُن تُہۍ چھِوا سٲری ٹھیٖک اَہَن حظ أسۍ حظ چھِ یِوان سکوٗل تُہۍ ٲسوٕ اَز اٮ۪بسینٛٹ کیٛاہتام تُہۍ ٲسوٕ اَز اٮ۪بسینٛٹ مےٚ حظ دَپیٛوو یہِ تۄہہِ دَپیٛوو نا حظ راتھ یہِ سُہ کھیلوٗ کے کھیلَن پٮ۪ٹھ سُہ مظموٗن اوس نا حظ کھیلوٗ کھیلوٗ کی اہمیت اوس نہَ حظ کٲشِرۍ پٲٹھۍ لیکھُن اَہَن حظ تی کھیلَن ہٕنٛدۍ فٲیدٕ تِمَے حظ سُے سُہ مَظموٗن تَتھ سُہ اوس نہَ مےٚ مطلب پوٗرٕ تَگان لٮ۪کھُن وُنہِ کیٚنٛہہ مےٚ ؤنۍ تو اَتھ مُتعلِق کَشمیٖرِیَس منٛز تۄہہِ حظ وَنٮ۪وٕ راتھ بہٕ وَنہو تہٕ پَتہٕ گوٚوٕ تۄہہِ شاید مٔشتھٕے آ وۅنۍ ہسا اوس مےٚ سُہ ؤنکٮ۪نٕے ضروٗرت تہٕ وۅنۍ کوٚروٕ مےٚ اَمے موٗجوٗب مےٚ دوٚپ تۄہہِ وَن یہِ حظ ییٚمیُک ؤنِو حظ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ کیٛاہ حظ أتھۍ منٛز حظ اوس کَنفوٗجن مےٚ دوٚپ تۄہہِ پرٕٛژھہو بہٕ یہِ تۄہہِ اوسوٕ راتھ سکوٗل ووٚنمُت پَتہٕ ٲسوٕ نہٕ تُہۍ اَز آمتی تہٕ اَمہِ موٗجوٗب مےٚ دوٚپ وۅنۍ چھُ وَنُن تۄہہِ یِتھٕے کٔنۍ تۄہہِ ووٚنوٕ نہَ راتھ ہُتھٕ کٔنۍ کِہیٖنٛۍ وۅنۍ گٔیوٕ حظ ٹھیٖک اَہَن حظ اَصٕل پٲٹھۍ اَدٕ حظ تُلِو بِہِو اَسلام علیکُم